کٔشیٖرِ منٛز چھِ ژور موسَم آسان یَتھ منٛز سونٛتھ رٮ۪تہٕ کول ہَرُد تہٕ وَندٕ چھُ سونٛتھ چھُ مارچہِ پٮ۪ٹھ سِٹاٹ گَژھان تالٕگاتہِ میٚیَس منٛز میٚیَس تام مے پٮ۪ٹھ جُلَے اَگَستَس تام چھُ گَژھان رٮ۪تہٕ کول سِٹاٹ ہَرُد چھِ سِٹاٹ گَژھان أکتوٗبَر نَوَمبَرَس تام تہٕ ڈٮ۪سَمبَر جَنؤری فَرؤری تہٕ مارچَس تام چھُ آسان وَندٕ ژور ؤنی موسمَن منٛز چھِ ٹوٗرِسٹہٕ یور کٔشیٖرِ تَشریٖف اَنان زیادٕ ٹیوٗرِسٹہٕ چھِ یِوان کٔشیٖرِ منٛز سونٛتَس منٛز کیٛازِ سونٛتَس منٛز چھُ بَہار آسان پرٛٮ۪تھ اَندٕ چھِ پوش پھٔلۍمٕتۍ آسان اَتھ سونتَس منٛز چھُ اَکھ عٲشیِہُک ساروی کھۄتہٕ بوٚڑ گاڈَن یَتھ ٹیوٗلِپ گاڈَن چھُ وَنان سُہ چھِ کٔشیٖرِ منٛزٕے تَتھ چھِ آسان پوش پھٔلۍمٕتۍ تہٕ ٹیوٗرِسٹہٕ چھِ اٮ۪نجاے کَران